ہٮ۪لو اَلسلامُ علیکُم تہٕ مےٚ اوس کَرُن آٹوٗ اَکھ بُک مےٚ چھِ گَژھُن بَڈٕ گامہِ پٮ۪ٹھ شہر مگر تۄہہِ چھُو کَرٕنۍ کٲم تۄہہِ چھُو واتُن واریاہ جلدی تِکیٛازِ مےٚ چھِ واریاہ زیادٕ جلدی مےٚ چھِ واریاہ زیادٕ جلدی مےٚ چھِ شہر واتُن واریاہ زیادٕ جلدی تہٕ تُہۍ یِیِو بَڈٕگامہِ یَتھ لوکیشنہِ پٮ۪ٹھ یۄس بہٕ دِمو تۄہہِ تَتھ پٮ۪ٹھ چھُو تۄہہِ واتُن واریاہ جلدی تِکیٛازِ تہِ مےٚ چھِ واریاہ زیادٕ کٲم یۄس مےٚ ضٔروٗری چھےٚ کَرٕنۍ کٲجِس تام تہٕ تۄہہِ چھُو واتُن واریاہ زیادٕ جلدی تاکہِ یۄس مےٚ کٲم پَنٕنۍ چھےٚ سۄ ہٮ۪کہٕ بہٕ واریاہ زیادٕ جلدی کٔرِتھ تہٕ اگر تُہۍ ہیٚکِو یِتھ تیٚلہِ ہیٚکِو تُہۍ مےٚ تیٚلہِ ؤنِو تُہۍ مےٚ اۭں تہٕ تیٚلہِ کَرو بہٕ تۄہہِ پَنٕنۍ لوکیشَن سٮ۪نٛڈ بہٕ یپہٕ یَتَس تُہۍ ہیٚکِو وٲتِتھ تہٕ تُہۍ نِیِو مےٚ پَتہٕ تَتھ لوکیشنہِ پٮ۪ٹھ یۄس لوکیشَن بہٕ تۄہہِ وَنو تہٕ کَتھ جایہِ سری شہرَس منٛز کَتھ جایہِ چھِ مےٚ وَسُن بَڈٕگوم چھُو تۄہہِ یُن تہٕ تَمہِ موٗجوٗب اگر تُہۍ ہیٚکِو وٲتِتھ جلدی پہمتھ تہٕ تیٚلہِ ؤنِو مےٚ تُہۍ تیٚلہِ سوزو بہٕ تۄہہِ سۄ لوکیشَن یَتھ تۄہہِ واتُن چھُو تہٕ تِکیٛازِ مےٚ چھِ واریاہ زیادٕ وٕنۍکٮ۪ن شہرٕ منٛز مجبوٗری مےٚ چھِ واتُن وٕنۍکٮ۪ن ہاسپِٹَل تَتہِ چھِ مےٚ واریاہ زیادٕ کٲم تَتہِ چھِ مےٚ أکِس ڈاکٹرس سۭتۍ مِلُن ییٚمِس سۭتۍ مےٚ کٲجِس تام تھٔے ٹایِم چھُ مِلنَس تٔمۍ چھُ مےٚ ووٚنمُت کٲجَس تام گٔژھکھ ژٕ یور واتٕنۍ تَمی موجوٗب چھُسو بہٕ تۄہہِ گُزٲرِش کران کہِ اگر تُہۍ ہیٚکہِو میٛانہِ موٗجوٗب جلدی پہمتھ یِتھ تیٚلہِ یِیِو تُہۍ واریاہ زیادٕ جلدی کوٗشِش کٔرِو جلدی جلدی واتنچ تاکہِ بہٕ ہٮ۪کہٕ مےٚ ہٮ۪کہِ پَنٕنۍ کٲم گٔژھِتھ واریاہ زیادٕ جلدی تٔمی موجوٗب چھَسو بہٕ تۄہہِ اپیٖل کران جلدی پہمتھ یِیِو تاکہِ یۄس مےٚ کٲم پَنٕنۍ چھِ سۄ مَکلہِ مےٚ جلدی پہمتھ یُتھ نہٕ مےٚ پَتہٕ دُبارٕ پیٚیہِ بیٚیہِ گژھُن تَتھ جایہِ اگر بہٕ آز گژھٕ پَتہٕ گژھِ مےٚ سۄ کٲم مِس تہٕ مےٚ پے پَتہٕ بیٚکہِ دۄہ بیٚیہِ نیرُن اس لیے کٔرِتھ اگر بہٕ أزی گژھٕ ٹایِمَس پٮ۪ٹھ أزی لَگہِ مےٚ کَم ٹایِم تَتہِ بہٕ واتہٕ جلدی جلدی تَتھ سریٖنگر پَتہٕ مِلہٕ بہٕ تٔمِس ڈاکٹرَس نِش شہر واتہٕ بہٕ جلدی جلدی ڈاکٹرَس مِلہٕ بہٕ تہٕ مےٚ تُہٕنز کٲم تہِ گژھِ جلدی مےٚ نِیِو تُہۍ یورٕ گَرٕ دِمو بہٕ تۄہہِ لوکیشَن یۄس بہٕ تۄہہِ سوزَو تَتھ پٮ۪ٹھ ترٛ واتنٲیِو مےٚ تُہۍ پَتہٕ پرٛٲرِو مےٚ تُہۍ تَتَس داہ پَنٛداہ مِنٹ یُتھ مےٚ ڈاکٹرس جلدی کرٕ پَنٕنۍ کَتھ یۄس مےٚ کَرٕنۍ آسہِ تہٕ تٔمۍ پَتہٕ نِیِو مےٚ تُہۍ بیٚیہِ واپَس پَنٛنہِ جایہِ تٔمۍ خٲطرٕ اگر تۄہہِ کیٚنہہ پونٛسہٕ اَکہِ زیادٕ پہمتھ لَگنو تِم تہِ دِمو بہٕ توہہِ مگر یِہوٚے کٲم چھو تۄہہِ جلدی جلدی کَرٕنۍ تۄہہِ چھَسو بہٕ واریاہ جلدی واتناوٕنۍ یوٚت مےٚ واتُن چھُ تٔمی موجوٗب چھَسو بہٕ تۄہہِ گُزٲرِش کران اگر جلدی پہمتھ یِیِو پونٛسہٕ تہِ ہٮ۪کہٕ بہٕ تۄہہِ اگر تۄہہِ زیادٕ پہمتھ پونٛسہٕ لَگنو تِم تہِ دِمو بہٕ تۄہہِ تٔمۍ خٲطرٕ چھو نہٕ تۄہہِ ٹینشَن ہیٚنۍ کٕہۭنۍ تِنہٕ تہِ تُہۍ اگر جلدی پہمتھ ہیٚکِو یِتھ تیٚلہِ یِیِو تُہۍ واریاہ زیادٕ جلدی لیکن اگر آٹوٗ تہِ ہیٚکِو سوٗزِتھ یا اگر گٲڑۍ تہِ یِیہِ گٲڑی ہٮ۪تھ تہِ یِیِو کٕہۭنۍ تہِ ٹینشَن چھَنہٕ لیکِن واتُن چھُ واریاہ زیادٕ جلدی کٕہۭنۍ دیری چھَنہٕ کَرٕنۍ کِہیٖنۍ نہٕ کٕہۭنۍ دھوکہٕ چھُنہٕ مےٚ دیُن کہِ وٕنۍکٮ۪ن ؤنِو اۭں پَتہٕ تُلِو نہٕ فونٕے پَتہٕ ؤنِو أکیٛاہ آوُس ییٚکیٛاہ اَدلہِ بدل ٹایِم دِیِو یا ؤنِو اۭں بہٕ یِمہٕ جلدی تیٚلہِ پرٛارو بہٕ تۄہہِ اگر دٔپِو نہ مےٚ لَگہِ ٹایِم بہٕ ہٮ۪کہٕ نہٕ یِتھ تیٚلہِ کَرَن بہٕ بدل کانٛہہ آٹوٗ وَنہٕ بہٕ تیٚلہِ بدل کٲنٛسہِ آٹوٗ وٲلِس بدل کُنہِ گاڑِ وٲلِس تاکہِ سُہ واتناے مےٚ جلدی جلدی یوٚت مےٚ گَژھُن چھُ